میٛانہِ زندگی ہِنٛدۍ ساروی کھۄتہٕ خاص دۄہ پَنٛداہ اَکھ کُنہٕ وُہ شَتھ اَرنَمَت اَمہِ دۄہ چھُ مےٚ زا دۄہ پانٛژھ ترٛےٚ زٕ ساس شُراہ اَمہِ دۄہ چھَس بہٕ پَنٛدہٲیمہِ جمٲژ گٔمٕژ پاس دَہ شےٚ زٕ ساس وُہ اَمہِ دۄہ ٲسٕس بہٕ سٕژ کٲم ہیٚچھان بَہہ دَہ زٕ ساس اَکہٕ وُہ اَمہِ دۄہ لوگ مےٚ پَنُن کار سِٹاٹ کَرُن سٕژٕ کامہِ ہُنٛد سَتھ ژور زٕ ساس زٕتوٚوُہ اَمہِ دۄہ گٔیے أسۍ ٹُلِپ گاڈَن چَکرَس یُس یہِ شہرَس منٛز چھُ بیٚیہِ باقیَن جایَن تہِ گٔے اَمہِ دۄہ أسۍ چَکرَس